اَسلامُ علیکُم آز برٛونٛہہ دَہ ؤری ہَسا گوس بہٕ لداخ لَداخُک روڈ لَداخُک آب لَداخُک اٮ۪ٹماسفِیَر باسیو اَسہِ زَبردست اَصٕل تہٕ مےٚ ہَسا چھِ پٮ۪وان تِم سیٖن وٕنہِ یاد ییٚلہِ بہٕ پِنٛگانٛگ لیکَس کُن گوس پَتہٕ بیوٗٹھٕس بہٕ تَمہِ کِس بٔٹھِس پٮ۪ٹھ پَتہٕ سُہ آب اوس تورٕ کھَسان تَمہِ چہِ لَہر آسہٕ تور کھَسان میٛانٮ۪ن کھۄرَن زَبردَست مَزٕ آو مےٚ تَتہِ تھَس بِہِتھ تَمہِ ساتہ تہٕ سُہ جاے چھِ مےٚ وٕنِو یاد ییٚلہِ تہِ بہٕ سُہ جاے یاد چھُس کَران میٛانہِ یادٕ چھِ گَژھان تازٕ تہٕ تَمہِ ساتہٕ یُس مےٚ سَنسٮ۪ٹ اوس تَمہِ ساتہٕ گژھان سُہ آختاب تَتھ کُن وٕچھِتھ اوس فیٖل گژھان زَبردست زَبردَست مَزٕ اوس یِوان تَتھ آختابَس کُن وٕچھنَس تَمہِ ساتہٕ تہٕ ییٚلہِ صُبحٲے آختاب کھوٚت مےٚ اوس پٮ۪وان دارِ کِنۍ سیوٚد سَنلایِٹ بٕتھِس پٮ۪ٹھ سَن اوس کَڑان چپاتھ تہٕ تَمہِ سۭتۍ ہسا باسیو مےٚ زَبردست مَزٕ